ٹیکنالوجی کوٚر اسہِ واریاہ مدتھ ٹِک ٹکٹہٕ کڑنہٕ خٲطرٕ آن لاین ٹِکٹہٕ کڑنہٕ خٲطرٕ لایسنس کَڑنہٕ خٲطرٕ فاسٹگس چھ رِچارٕج کَران اِنسان گرِ بہِتھ چھ رِچارج کران گرِ بہِتھ چھ اِنسان ٹکٹ کَڈان گرِ بہتھ چھ بُکنٛگ کران گرِ بہِتھ چھُ اِنسان ٹرین ٹِکٹ کَڑان نَتہٕ اوس پیٚوان ریٚلوے سِٹیٚشن ٹرین ٹِکٹ کَڑنہِ وٕنکیٚن چھُ اِنسان گرِ بِہتھ ہٮ۪کان ٹِکٹ کٔڑتھ وٕنٛکیٚس چھُ ہٮ۪کان اِنسان کُنہِ جایہِ چھُ فاسٹیٚگس رِچارج گرِ بِہتھ کٔرِتھ یِتھے کٕنۍ چھ مطلب اَگر لائسنس آسہِ کُنہِ جایہِ کڑٕنۍ سۄ چھِ تہِ ہٮ۪کان آن لاین کٔرِتھ